ہٮ۪لو السَلامُن علیکُم تُہۍ چھُو حظ یہِ موبایل کٕنان حظ مےٚ حظ اوس موبایل اَکھ ضوٚرَتھ دَہن ساسَن تام حظ اَدٕ تھوڑا ڈِسکاوُنٛٹ دِیِو نَہ حظ چَلو شُکریہ أسۍ حظ یِمو صُبحَن